یُس ہسا أسۍ فرج چھُ یہِ چھُ واریاہ تہِ اَصٕل اَتھ چھِ آسان گۄڈنؠتھٕے چھِ اَتھ ڈور کوٗلِنٛگ آسان بیٚیہِ چھُ سٔماٹ میٖٹر لٲگِتھ ہؠر کنہِ اگر اَتھ کینٛہہ خرٲبی آسہِ اَتھ چھُ مطلب سٔماٹ میٖٹر ہؠر کٔنۍ مطلب سٔماٹ میٖٹر لٲگِتھ تِہٕ یہِ چھُ ونان اَتھ کیاہ خرٲبی چھےٚ بیٚیہِ ہسا چھُ سٲنِس فرجس واریاہ تہِ مےٚ ہسا آو یہِ واریاہ پسنٛد تِکیازِ اَتھ نہ چھُ أنٛدرٕ شِشُر وُشُر لگان کہیٖنۍ تہِ کِہیٖنۍ شُشُر چھُنہٕ اَتھ بیٚیہِ ہَسا چھِ أسۍ اَتھ فرجَس منٛز اَتھ تُل اَسہِ واریاہ فٲیدٕ تِکیٛازِ أسۍ چھِ سبزی اَنَان تھاوَان چھِ أسۍ سبزی دۄن ژورَن دۄہَن چھِ اَتھ پانٛژَن دۄہَن تہِ روزِ اَسہِ سبزی اَصٕل یِتھٕے کٔنۍ چھِ أسۍ قۄربان کران گام مطلب ییٚتہِ چھِ قۄربان کران پَتہٕ چھِ أسۍ ماز تہِ تھاوان اَتھ منٛز اَتھ ہسا چھِ فوٹیٖن دیز فرٛؠشنؠس چھِ اَتھ سٲنِس فرجَس تِکیازِ یہِ چھُ واریاہ تہِ اَصٕل مےٚ ہَسا چھِ یہِ واریاہ پَسنٛد یہِ پَنُن فرج اَتھ ہسا چھِ واریاہ سۄ آیِس کریٖم چھِ أسۍ ہؠکان اَتھ منٛز آسہٕ اَصٕل پٲٹھۍ بَنُن سٲنِس فرجَس ہسا چھُ فریٖزَر تہِ واریاہ بوٚڑ ہیرکن اَتھ ہسا چھُ یہِ چھُ ڈبٕل ڈور یہِ چھُ واریاہ تہِ اَصٕل فرج تِکیازِ اَتھ منٛز چھِ أسۍ واریاہ چیٖز تھاوَان آیِس کریٖم چھِ أسۍ ہؠکان بَنٲوِتھ پرؠتھ کینٛہہ چیٖز چھِ أسۍ اَتھ منٛز تھاوو سبزی گامَن منٛز دۄد ہسا چھِ أسۍ اگر وٕنۍ اَسہِ دۄد مطلب گرمَس منٛز چھُ دۄد آسان اگر أسۍ سُہ یِتھٕے کٔنۍ تھاوو سُہ ہسا ہیٚکہِ ہا پھٔٹِتھ تہٕ مطلب وۄنۍ چھِ أسۍ سُہ پنٕنِس فرجس منٛز تھاوان سُہ ہسا تتھ ہسا نیرن ترٛےٚ دۄہ تہِ ژور دۄہہِ ہؠکن سٲنِس دۄدس نیرِتھ یِتھ کٔنۍ چھُ اَسہِ سٲنۍ فٲیدٕ سون فرج چھُ واریاہ اَصل فٲیدٕ منٛد چیٖز واریاہ اَصٕل چیٖز چھُ یہِ اَتھ ہسا بیٚیہِ ہسا چھِ أڑۍ فرجَن اَڑؠن فرجَن چھُ یہِ مطلب ہُہ تِمَن چھُ یہِ شِشُر وِشُر لَگن سٲنِس فرجَس نہ سا چھُ یہِ شِشُر وِشُر لگان کہیٖنۍ یہِ چھُ واریاہ تہِ اَصٕل اَگرے درٛوگ چھُ مگر واریاہ اَصٕل فٲیدٕ منٛد چیٖز چھُ یہِ بیٚیہِ حظ چھُ وِتھا اَوُٹ وِد اَوُٹ سِٹپلایزَر یِوان یوٗز کَرَان اَتھ نسا چھُ ٹرانسفارم وانسفارم اَسہِ کِہیٖنۍ یہِ ہسا چھُ اَسہِ نَمتھٕ پؠٹھٕے پاوَر نِوان اَتھ نَمتھٕ پؠٹھٕے چھُ یہِ پاوَر نِوان یہِ چھُ اَسہِ واریاہ اَصٕل فرج واریاہ اَصٕل فرج